یُس زَن یہِ اَیٚچ پی لَیٚپٹاپ چھُ مےٚ اَمِچ اکھ نَیگیٹِو ایٚکٕسپیٖرِینٕس گٔے مےٚ یہِ کہِ یہِ چھُ سایِزَس منٛز واریاہ بوٚڑ یہِ چھُنہٕ ہؠکان بہٕ پَنٕنہِ پانَس سۭتۍ کیرِی کٔرِتھ بَیٚیِس اَگر مےٚ کُنہِ جایہِ گژَھُن بہٕ چھَس نہٕ ہؠکان یہِ پانَس سۭتۍ کَیرِی کٔرِتھ کیٚنٛہہ بیٚیہِ چھُ اَتھ تھوڑا گژھان بَیٚٹٕرِی اِشوٗ کیازِ کہِ اَتھ چھِ بَیٚٹٕرِی گژَھان جلدِی خَتَم اَسہِ چھُ ٹایِم نَیران واریاہ کَم